اَسلامُ علیکُم تُہۍچھُو حظ ڈٔرمٹالجِلِسٹ پٮ۪ٹھ تۄہہِ چھُو حظ یہِ پُلوامہِ یہِ کِلنِک آ اچھا مےٚ حظ ٲس تھوڑا سِکِنَس پرٛابلِم تھوڑا گٔے مےٚ اَتھ یہِ پٮ۪ڈمِٹیٚشَن گٔے مےٚ تھوڑا سَن سِکریٖن تھوڑا یہِ تَمہِ سۭتۍ گوٚو مےٚ تھوڑا یہِ پرٛابلِم یہِ سِکنَس تَمہِ تَمہِ کِنۍ ٲسٕس بہٕ وَنان کہِ یہِ اَتھ گَژھِ ہے لیٚزَر ٹھیٖک کِنہٕ یہِ گژھِ یہِ میڈِساینسٕے ٹھیٖک أسۍ کَریو أسۍ کَریو گریلوٗ أسۍ کَریو گَریلوٗ تھوڑا یوٗز تہٕ تَمہِ سۭتۍ آیہِ نہٕ کِہیٖنۍ تہِ فرق تَمہِ کِنۍ وَنیو بوٗز مےٚ وۄنۍ تُہُنٛد کہِ تۄہہِ چھُو پُلوامہِ کِلنِک تہٕ تُہۍ ؤنو حظ مےٚ وۄنۍ اٮ۪ڈرس کہِ تۄہہِ کَتٮ۪ن چھُو کیٛاہ چھُو یہِ کِلنِک تہٕ بہٕ حظ یِمہٕ ہا تیٚلہِ اوٗرۍ تُہۍ دِیِو پانہٕ تہِ نظر اَدٕ حظ ٹھیٖک چھُ شُکریہ اَدٕ حظ بِہِو رۄبَس حوال